وعلیکُم سَلام گوٚبُر یِم وَسان دۄشوَے کاج پَتہٕ تۄہہِ چھُو ڈۄڈ بَجے رِپورٹ کَرُن آرٹ کٕلاس لَگہِ برابر زٕ بَجے تہٕ ڈانٕس کٕلاس لَگہِ برابر ترٛےٚ بَجے تۄہہِ چھُو برابر چھُو تۄہہِ اَکھ بَجے رِپورٹ کَرُن ڈوٚڈ بَجے گژھِ سِٹارٹ اَہَن حظ آ